مےٚ اوٚن گۄڈنِکی دۄہ اَکھ پرٛوڈَکٹہٕ یَتھ ناو چھِ فیر این لاوللی فِیر این لاوللی چھِ اکھ واریاہ اَصٕل پرٛوڈَکٹہٕ تَمہِ سۭتۍ چھِ سِکِن اَصٕل روزان صاف روزان بیٚیہِ نَرم روزان مےٚ چھِ ایکٕسپیٖریَنٕس تَتھ کہِ سُہ چھُ واریاہ اَصٕل پرٛوڈَکٹہٕ سُہ پَزِ سارنٕے اَنُن تاکہِ تِہٕنٛدۍ بُتھۍ روزن صاف